کٔشیٖر یۄس زَن چھِ یہِ علا یہِ ایرِیا ہٕے چھِ چھُ تَوہَم پرستُک واریاہ پرٛون گڈٕ کینٛہہ چیٖز چھِ یِم زَن بہٕ تۄہِہ اَز ژےٚ برونٛٹھ کَنۍ وَنہٕ گۄڈنِچی کَتھ ییٚلہِ یَتہِ کٲنٛسِہ کھووُر أچھ پھٔہرَن چھِ ییٚتہِ چھِ دَپان کینٛہہ نۄقصان گژھِ کانٛہہ مَرِ یا کانٛہہ تِژھ کانٛہہ چی تیُٚتھ کانٛہہ آفت ہیٚکہِ یِتھ بیٛاکھ اَکھ چیٖز کٔشیٖرِ منٛز چھِ جانوَر اَکھ ییٚمِس زَن أسۍ بُلبُل وَنان چھُ اگر بُلبُل کٲنٛسِہ تہِ گَرٕوٲلِس نٮ۪برٕکٮ۪ن پَنٕنۍ سَہ آواز پَنٕنۍ پِپراے یا چِرِو چِرِو کَرِ ییٚتہِ چھِ دَپان أمِس گَرٕوٲلِس ہَسا یی پوٚژھ ترٛیٚیِم کَتھ اَتھ سٮ۪مَنٛز اَتھَس منٛز اَتھَس اگر کٲنٛسِہ کَشُن یِیہِ تیٚمِس چھِ دَپان أمِس ہَسا یہِ أمِس ہَسا تَرِ تَرن رۄپیہِ یہِ ہَسا زینہِ رۄپیہِ یِم ہَسا چھِ کینٛہہ تَوہَم پرست کَتھٕ یِمَن پٮ۪ٹھ زَن کٲشِرۍ أچھ ٹُوِتھ چھِ بروسہٕ کَران